اَسَلام علیکُم آ اَصٕل پٲٹھۍ اَہَن حظ اَدٕ کیٚنٛہہ چھُنہٕ سہلٕے چھُ ؤلِو یِیو تہٕ دِیِو نظر کۄس گٲڑۍ چھَو ہیٚنۍ تۄہہِ بَنہِ ایٚویلیبُل چھِ سٲلِم گاڑِ آ ؤلِو یِیِو شاپس پٮ۪ٹھ تہٕ دِیِو نظر